لاکڈاونَس منٛز ہیوٚچھ مےٚ واریاہ کینٛہہ رَنُن گۄڈٕنچی کَتھ مےٚ اوس نہٕ تَگان بلکُلٕے رَنُن کِہیٖنۍ بہٕ ٲسٕس پَرنَس سۭتۍ واریاہ زیادٕ آوُر تہٕ مےٚ اوس نہٕ زٕہٕنۍ تہِ رَننَس کُن یا کِچنہٕ کٮ۪ن یا گَرِ کٮ۪ن کامٮ۪ن کُن دھیان دیُتمُت یُتھُے پَتہٕ لاکڈاوُن گوٚو سورُے کینٛہہ گوٚو اَکے ساتہٕ بَنٛد گۄڈٕ گٔے اِنسانَس چھِ گژھان تھوڑا ذہنی پریشٲنی ہِش تہٕ مگر پَتہٕ چھِ اِنسان پَکان بروںٛہہ کُن تہٕ اَتہِ ووٚن پَتہٕ مےٚ ماجہِ دوٚپُن وَلہٕ فِلحال چھَکھ ژٕ بیٚہتٕے تہٕ فِلحال گٔے ہیٚچھِن گَرِچ کٲم وۄنۍ چھَس بہٕ ہیٚچھان تہٕ اَتہِ ہیوٚچھ مےٚ ہاکھ رَنُن یُس کٔشیٖرِ منٛز ساروٕے کھۄتہٕ زیادٕ یُس مشہوٗر رَننہٕ چھِ یِوان سانٮ۪ن گَرَن منٛز زیادٕ پَہَن کہِ گامَن گَرَن منٛز یُس ساروٕے کھۄتہٕ زیادٕ رَننہٕ چھِ یِوان سُہ گوٚو ہاکھ گۄڈٕ ہیوٚچھ مےٚ ہاکھ رَنُن پَتہٕ ہیٚچھ مےٚ ٲلوٕ رَنٕنۍ پَتہٕ ہیٚچھ مےٚ رازما رَنٕنۍ یا پَتہٕ ہیوٚچھ مےٚ وارٕ وارٕ یِم اَسہِ یِم اَسہِ یِم عام طور یِم أسہِ گَرَن منٛز رَنان چھِ یِم أسۍ گَرِ تہِ پٲداوار کَران چھِ یِم أسۍ لَکچہِ مَکچہِ کینٛہہ سبزی یِم گَرے چھِ اَسہِ بَنان تہٕ ہیوٚچھ مےٚ گۄڈٕ تِمَے رنںہِ ہیوٚچھ مےٚ وارٕ وارٕ تہٕ گۄڈٕ اوس مےٚ یِوان واریاہ زیادٕ مُشکل گژھان کیٛازِکہ مےٚ اوس نہٕ امہِ برونٛتھ زَہاے کوٚرمُت تہٕ مگر مےٚ ٲس موج وِزِ وِزِ آسان اَتے تہٕ نظرِ تہٕ ہیوٚچھ مےٚ وارٕ وارٕ ہاکھ رازما ٲلوٕ رَننہِ پَتہٕ گٔے کٲم تہٕ پَتہٕ اوٚن اَسہِ اَکہِ دۄہ ماز تہٕ ووٚن ماجہِ یِمَن کَر سا گۄبرا اَتھ تہِ صُبحن کوشِش مگر مےٚ ٲس نہٕ پاے کِہیٖنۍ کیٛازِکہِ ماز چھِ مےٚ باسان تھوڑا زَن مشکل پہنَتھ رَنُن یُتھ تیُتھ تہٕ رننٲوہَس بہٕ تمہِ دۄہ ماز چھِ مےٚ موج کَران برابر چھِ مےٚ سۄ وَنان کِتھ پٲنۍ کیٛاہ کَتٮ۪ن کیٛاہ کَر ژےٚ کوتاہ مسالہٕ چھی اَتھ ترٛاوُن ژٕ کیٛاہ چھِ ژےٚ کیٛاہ چھِ اَتھ کَرُن بیٖٹھ سُہ مےٚ نظرِ تہٕ مےٚ تہِ کوٚر تہٕ روٚن مےٚ تمہِ دۄہ ماز تہِ تیٚمہِ پٮ۪ٹھ اوس مےٚ ساروٕے کھۄتہٕ زیادٕ یُس مےٚ ڈَر اوس سُہ اوس مےٚ گاڈٕ رننُک کیٛازِکہِ گاڈٕ چھِ مےٚ باسان واریاہ کینٛہہ زیادٕ مُشکل رَننہِ پَتہٕ ووٚن مےٚ اَکہِ دۄہ ماجہِ اَز رَنَے بہٕ پانَے گاڈٕ تٔمۍ دوٚپ اَدٕ کیٛاہ سا یہِ گوٚو زیادَے اَصٕل گۄبرا

وَنان چھَس بہٕ ماجہِ بہٕ کیٛاہ کیٛاہ کَرٕ تہٕ ہاوان چھِ مےٚ موج کِتھ پٲٹھۍ رَنَکھ ژٕ گاڈٕ تہٕ رَنہِ مےٚ تمہِ دۄہ گاڈٕ بیٚیہِ اوس سُہ ہاکھ بیٚیہِ ترٛایمَس مٕجہِ مٕجہِ سۭتۍ بیٚیہِ ترٛٲومَس بیٚیہِ بیٚیہِ زٕ ژور مصالہٕ تہٕ بیٚیہِ زٕ ژور سِنۍ تہِ ترٛٲیمَس سۭتۍ تہٕ بیٚیہِ تھٔمَس نَدٕرۍ تہٕ سۭتۍ تہٕ رَنہِ مےٚ نَدٕرِ گاڈ نَدٕرۍ تہٕ گاڈٕ بیٚیہِ اوس مُجہِ ہاکھ تِمَن سۭتۍ بیٚیہِ اوس ہاکھ تہِ سۭتۍ تہٕ رَنہِ مےٚ تمہِ دۄہ گاڈٕ تمہِ پَتہٕ باسے مےٚ یہِ رَنُن زَنہٕ گۄڈٕ اوس مےٚ یہِ باسان زَنہٕ عجیٖبٕے کیٛاہ تھام موٚکوٗر پَتہٕ ییٚلہِ مےٚ روٚن ووٚن تہٕ مےٚ باسے یہِ اَصٕل اَصٕل تہٕ مےٚ ووٚن مےٚ کیٛاہ سا پَزِ بیٚیہِ باسیٛاو مےٚ یُس بہٕ رَنان چھِ اَتھ منٛز چھِ اَصٕل پَتہٕ مَزٕ آسان اَتھ چھِ لَزت گژھان اَتھ سِنِس مےٚ ٲسۍ گَرِکۍ تہِ وَنان چٲنِس اَتھَس چھِ لَذَت زبردَس تہٕ ہیوٚچھ مےٚ پَتہٕ برونٛہہ کُن رَنُن تہٕ تہٕ پَتہٕ کَجہِ مےٚ یوٗٹیوٗب پٮ۪ٹھ رٮ۪سِپی لاجہِ مےٚ رٮ۪سِپی ژھانٛڈنہِ ییٚتہِ کُنہِ کانٛہہ رٮ۪سِپی ٲس تہٕ بہٕ ٲسٕس تِمَن گَرِ آسان کَران کوشِش بہٕ ٲسٕس وٕچھان ہورٕ تھَوان ویٖڈیو طۄیدعہظ لٲگِتھ یورٕ ٲسٕس لاگان تہٕ رَنان ٲسٕس کَران ٲسٕس بہٕ ٹرٛاے تہٕ ہیوٚچھ مےٚ یِتھَے پٲٹھۍ ۂرسہِ بَناوُن ہیوٚچھ مےٚ کَباب کانتی بَناوٕنۍ ہیٚچھ مےٚ رِستہٕ بَناوٕنۍ ہیٚچھ مےٚ گۄشتاب بَناوٕنۍ أتھی سۭتۍ ہیوٚچھ مےٚ ہَم تَتھ کیٛاہ چھِ وَنان باقٕے یِم لَکچہِ مکچہِ کامہِ چھِ آسان یعنی یِتھ پٲٹھۍ زَنہٕ دۄدٕ ٹھوٗل چھِ آسان یا باقٕے یِم أسۍ لَکٹی مَکٹی یِم یِم جلدی جلدی منٛز ژیٚٹِنۍ بیٚیہِ ہیٚچھ مےٚ ژیٚٹِنۍ بَناوٕنۍ ژیٚٹِنۍ ژیٚٹنہِ ہِنٛدۍ واریاہ زِ یِمہٕ مُشکہِ مُشکل چھِ أڑۍ آسان ژیٚٹِنۍ بَناونہِ یِمَن واریاہ واریاہ قٕسٕم ہٕنٛدۍ قٕسمَن ہٕںٛز ژیٚٹِنۍ ہیٚچھ مےٚ بَناوٕنۍ تہٕ لاکڈاونَس منٛزٕ گٔیَس بہٕ پوٗرٕ پٲٹھۍ مطلب رننَس منٛز تیار توٚگ مےٚ پرٛٮ۪تھ کینٛہہ رَنُن تہٕ ہیٚچھنٲو مےٚ ماجہِ تہِ تہٕ بیٚیہِ ہیٚچھ مےٚ یوٗٹیوٗب پٮ۪ٹھ تہٕ توتہِ شُکُر خۄدایَس کُن لاکڈاوُن گوٚو مےٚ ہیوٚچھ رَنُن نَتہٕ آسہٕ بہٕ وٕنکیٚنَس خبر کَتہِ